بہٕ چھس نہٕ ٹرٛیکِنٛگ پٮ۪ٹھ زانٛہہ گَژھنٕے البتہ میون بوے چھُ گژھان ٹرٛیکِنٛگ پٮ۪ٹھ تہٕ سُہ گوٚو سُہ گوٚو اَکہِ لَٹہِ سۄنہٕ مَرٕگ یُتھُے پَتہٕ سُہ تَتہِ اوس دۄن ترٛیٚن دوٚہَن سُہ اوس واریاہ زیادٕ اورٕ یِتھ خۄش سُہ اوس دَپَن یُتھُے أسۍ تَتہِ سُلے چھِ وَتھان أسۍ چھِ ہٮ۪کان تَتہِ سُلے جلدی جلدی ؤتھِتھ تِم چھِ سُہ رِفریشِنٛگ پھیٖل آسان تِمَن سُلے سُلے گژھان اوترٕ تہِ گٔے تِم گُریز ویلی ٲسۍ تِم اوترٕ تہِ گٔمِتۍ دۄن ترٛیٚن دۄہَن تِم ٲسۍ دَپان أسۍ چھِ تَتہِ سُلے گژھان پانَے ؤتھِتھ ییٚتہِ چھِنہٕ ہٮ۪کان اِنسان ؤتھۍ تٕے مطلب أسۍ چھِ شُپیَن روزان ییٚتہِ یُتھُے پَییی چھَنہٕ شاید چھِ سُہ پلیوٗشَنَس منٛز کینٛہہ آسان أسۍ چھِنہٕ ہٮ۪کان صُبحَن سُہ سو سَہَل سَہَل ؤتھِتھ کینٛہہ نَو دٔہ بَجے تام البتہ تٔمۍ دوٚپ دوٚپُن تَتہِ چھِ ہٮ۪کان پانَے ؤتھِتھ اِنسان سُہ رِفرٛٮ۪شِنٛگ ہیوٗ چھِ اِنسان پھیٖل کَرَن بیٚیہِ چھُ پٕہٕرۍ پٕہٕرۍ یُتھُے أسۍ ٹرٛیکِنٛگ کَرنہِ تہِ چھِ گژھان تَتہِ چھُنہٕ تور تیٖژاہ تھَکاوَٹ تہِ گژھان محسوٗس کِہیٖنۍ ییٖژاہ زَن ییٚتہِ چھِ گژھان